سٲنِس گامَس منٛز چھِ زَنانہٕ مَرژٕوانٛگَن وٕنہِ تہِ کَنٛزَس منٛز کَڑان زَنان پانٛژھ شےٚ چھِ جمع گٔژھِتھ پنٛنہِ پنٛنہِ گَرِ مَرژٕوانٛگَن أنِتھ بیٚیہِ کٲشُر تِلہٕ کَترہ اَنان تہٕ وِزِ وِزِ چھِ زٕ زَنان موہر رٔٹِتھ مَرژٕوانٛگَن کَنٛزَس منٛز ژیٹان لگ بگ چھِ أکِس مَرژٕوانٛگن ٹھیلَس زٕ پیٚٹھ ترٛےٚ گَنٹہٕ لگان تہٕ زَنان چھِ پانہٕ ؤنۍ أکِس بیٚیِس سادان مَرژٕوانٛگن کَڑنَس منٛز